وعلیکُم سلام اَسلامُ علیکُم اہن حظ ٹھیٖک اصٕل پٲٹھۍ تُہۍ چھُو ٹھیٖک اہن حظ بِلکُل چھِ أسۍ بُک شاپ اونَر ٹھیٖک چھُ

اولڈٕ ؤرجَن آسہِ مگر سُہ آسہِ یوٗزٕڈ مطلب یِم سٮ۪کنٛڈ ہٮ۪نٛڈ بُکٕس آسَن آ بِلکُل بِلکُل تِمَن چھِ ڈِسکاوُنٛٹ گژھان سٮ۪کنٛڈ ہٮ۪نٛڈَس تِمَن چھُ گَژھان فوٹی پٔرسَنٛٹ ڈِسکاوُنٛٹ سِکِسٹی پٔرسَنٛٹ چھِ تِمَن پٮ۪وان دیُن تِکیٛازِ یہِ چھُ آسان اورٕ تہِ اَسہِ مۄ مۄ مۄلی پٮ۪مُت تہٕ یہِ چھُ آسان بَرابر یہِ کَرُن نہ نہ نہ نہ یِم چھِنہٕ ژیٚنمٕژ کینٛہہ یِم چھِ بِلکُل یوٗز چھُ ہایلایٹِڈ آسَن کُنہِ کُنہِ جایہِ کانٛہہ کانٛہہ پویِنٛٹ ما آسہِ لیٚکھِتھ مگر یِم چھِ نَیہِ مطلب استعمال کَرنہِ لایق چھِ یِم واریاہ اَصٕل بُکٕس

آ بِلکُل بِلکُل اَلیوَنتھٕ خٲطرٕ تہِ چھِ ایولیبل ٹُوٮ۪لتھٕ خٲطرٕ تہِ چھِ ایولیبل آ بِلکُل نوٹ سِٹِکٕس پٮ۪ن پٮ۪نٛسل یہِ تہِ تۄہہِ ضوٚرَتھ آسہِ پرٛٮ۪تھ کیٚنٛہہ چیٖز چھُ ایولیبل آ کَمپِٹیٚٹِو اٮ۪کزامو خٲطرٕ تہِ چھِ أسۍ بُکٕس آسان اَسہِ چھِ جَنرَل سٮ۪لفٮ۪ل بُک تہِ آسان ناوَلٕز تہِ آسان یِم تہِ تۄہہِ بُک جَنٛرَلی آز کَل مشہوٗر ٹرٛٮ۪نٛڈَس منٛز چھِ تِم بُکٕس تہِ آسہِ نہ نہ سَنڈے چھِ برٛیٚک آسان بیٚیہِ چھُ صُبحٲے شےٚ ٹُہ شےٚ چھِ آسان شاپ اوپَن أسۍ چھِ کَران ہوم ڈیٚلؤری تہِ اگر تُہۍ تہِ تہِ ییٚژِھو تہٕ تِتہِ ہٮ۪کو أسۍ کٔرِتھ مَگر نَزدیٖکی علاقہٕ علاقَن منٛز چھِ ہوم ڈیٚلؤری گَژھان بِلکُل یہِ چھُ بِلکُل ٹھیٖک تُہۍ ہیٚکِو پیٚمٮ۪نٛٹ کٔرِتھ چلو ٹھیٖک چھُ تُہۍ کٔرِو سٮ۪نٛڈ أسۍ سوزو تۄہہِ ہوم ڈیٚلؤری وعلیکُم سلام